پانٛژھ ڈیٹ یِم مےٚ یاد چھُ شَتہٕ وُہ کَہہ زٕ ساس اَرداہ ترٛوٚوُہ دَہ زٕ ساس کُنہٕ وُہ اَکھ اَکھ زٕ ساس وُہ اَکھ پانٛژھ زٕ ساس زٕتووُہ اَکھ سَتھ زٕ ساس تہٕ ترٛوٚوُہ